مےٚ ہسا وُچھے یِم کَٹِڈ جیٖنٕز چھِ جیٖنٕز زٕ اَنے مےٚ البتہ یُتھُے مےٚ سُہ سُہ لوگ اَتہِ اوس باسان یِہٲے کیٚہتٲنۍ مطلب کوٚٹھۍ ٲسۍ تَمہِ منٛز نیٚبَر نیران ہورٕ یورٕ اوس یہِ پان یِوان اَتھہِ یُس یہِ کَٹِڈ جیٖنٕز چھُ یہِ ہَسا چھُ میٛون ساروٕے کھۄتہٕ فضوٗل یُس مےٚ پرٛوڈَکٹہٕ اوٚن وُنیٛک تانۍ ساروٕے کھۄتہٕ موٚکُر پرٛوڈَکٹہٕ یُس یہِ کَٹِڈ جیٖنٕز چھُ گۄڈٕ باسہِ یہِ فیشَن چھُ ہُو ییٚتہِ واریاہ لوٗکھ چھِ لاگان ہُو چھُ لاگان یہِ چھُ لاگان لوٗکَن وُچھان ہیٖرووَن وُچھان مگر اَکھ کتھ ہَسا وَنہو بہٕ یُس یہِ کَٹِڈ جیٖنٕز چھُ یہِ ہَسا چھُ واریاہ فضوٗل کیٛازِِکہِ یُس یہِ جیٖنٕز چھُ اَتھ چھُنہٕ کانٛہہ فٲیدٔے لاگُن اَمہِ کھۄتہٕ چھُنہٕ کیٚنٛہہ لاگنُے یُس یہِ کَٹِڈ جیٖنٕز چھُ آسان یُس یہِ کَٹِڈ جیٖنٕز چھُ آسان یُتھُے یہِ لاگان چھِ اَتہِ چھُ یِوان سورُے پان اَتھہِ یُس یہِ زنٛگَن کۄٹھیٚن نِش چھُ آسان ژٔٹِتھ ژٔٹِتھ ٲں یِوان اَتھہِ سایڈَس آسان ژٔٹِتھ سۄ جاے یِوان اَتھہِ بہٕ ہسا وَنہو اَکُے چیٖز تُہۍ نَہ سا أنۍ زیٚو نہٕ یہِ زانٛہہ یہِ کَٹِڈ جیٖنٕز مےٚ ہَسا کٔر بَڑٕ اکھ بٔڑ غلطی مےٚ ہَسا اوٚن یہِ کَٹِڈ جیٖنٕز بَس یی وَنہو بہٕ تۄہہِ یہِ جیٖنٕز نا أنۍ زیٚو نہٕ کَٹِڈ جیٖنٕز نا أنۍ زیٛو نہٕ زٕہٲنۍ اکھ گٔے یِم پونٛسہٕ ضایعہِ کَرٕنۍ بیٚیہِ گٔے پَتہٕ باقیَن لوٗکَن ہٕنٛز بےعزتی ہیٚنۍ پَتہٕ گٔے پَتہٕ گھرِ والیٚن ہنٛز بےعزتی ہیٚنۍ یہِ کیٛاہ چھُے اوٚنمُت یِم کَٹِڈ جیٖنٕز یہِ آناں چھِ